ہیٚلو اسلام علیکُم آ تُہۍ چھِوٕ ٹھیٖک گَرِ چھا سٲری ٹھیٖک آ مےٚ مےٚ ؤنِو بہٕ چھَسو تۄہہِ مال چھُس نا بہٕ تۄہہِ ترٛاوان مےٚ ؤنۍتو یہِ تۄہہِ چھُو جوٗس تہٕ لیز ترٛاوٕنۍ اَہَن حظ مےٚ وَن تۄہہِ چھُو جوٗس تہٕ لیز ترٛاوٕنۍ لیز بَنن نہٕ ؤنکٮ۪س کیٚنٛہہ لیز چھِ گٔمٕتۍ شارٹ ریٹ چھَو ہاے جوٗسس چھَو ہاے ریٹ وُہَن ہٕنٛز بوتل چھَو پانٛژھ ترٕٛہَن وللہ بیٚیہِ چھُ لیز چھُو شارٹٕے یہِ حظ چھِ اورَے کیٛاہتھانۍ ڈِمانٛڈ دِوان ہاے تہٕ اَوَے وۅنۍ کیٛاہ کَم بیٚیہِ چھُ أکہِ یِمَن چاکلیٹَن تہِ چھُ ریٹ کٔژھ مژٕ چنٛگمہٕ گَے شارٹٕے چِنٛگمہٕ گٔے شارٹھٕے موٗلی کیٛاہ چھُو تۄہہِ ترٛاوُن لیز گٔے نا شارٹٕے لیز کَتہِ یِنو ترٛاونہٕ

ہیٚلو ہیٚلو ہیٚلو ہیٚلو ہیٚلو

ہیٚلو ؤنِو حظ کیٛاہ حظ چھُو تُہۍ وَنان آ وۅنۍ کیٛاہ چھُو تۄہہِ لیز چھَنہٕ ترٛاونہٕ کیٚنٛہہ جوٗس چھُو ترٛاوٕنۍ مگر ریٹ چھُو ہاے پانٛژھ ترٕٛہ رۄپیہِ

ہے اَسہِ چھِ ہوٚل سیٚلَس منٛز پانٛژھ ترٕٛہن أسۍ چھِو تۄہہِ سۅے ریٹ وَنان اَہَن دِمہو نا پانٛژھ ترٕٛہ رۄپیہِ تۄہہِ چھُ کٕنٕنۍ پَتہٕ ژَتجی رۅپیہِ آ بیٚیہِ چھَو نِنۍ چاکلیٹ چھِو ترٛاوٕنۍ کیٚنٛہہ چاکلیٹَن چھَو ریٹ ہاے دَہَن ہُنٛد چھُو پَنٛدہَن دَہَن ہُنٛد چھُو پنٛدہَن آ دَہَن ہٕنٛدۍ چھُو پَنٛدہَن تِمَن تہِ چھِ گٔٔمٕژ ریٹ ہاے چنٛگمہٕ چھَو شارٹٕے آ وۅنۍ کیٛاہ چھُو ترٛاوٕنۍ تۄہہِ لیز گٔے شارٹٕے لیز چھِنہٕ وُنکٮ۪ن کیٚنٛہہ جوس تہٕ چاکلیٹ ترٛاوناہو بہٕ ٹھیٖک چھا بِہِو رۄبَس حوال اَدٕ بتہٕ بِہِو رۄبَس حوال